مےٚ ہسا چھِ برٛارِ گَژھان پسنٛد پٮ۪ٹسَن منٛز تِکیٛازِ یِم ہسا چھِ اکھ خۄشوُن چھِ یِمن پٔرسنلٹی تہِ بیٚیہِ نسا چھُنہٕ یِمن خطرٕ تہِ تَمہِ آے آسان کیٚنٛہہ یِتھ پٲٹھۍ اگر أسۍ ہوٗن وٕچھون سُہ چھُ ژوٚپ دِوان تہٕ مگر برٲر نَسا چھَنہٕ ژوٚپ دِوان کیٚنٛہہ یہِ ہسا چھَنہٕ گنٛدگی تہِ ترٛاوان آس پاس کِہیٖنۍ بیٚیہِ چھِ یہِ سیفٹی منٛز اَصٕل رول کران پٕلے بیٚیہِ اگر أسۍ وٕچھُو اگر أسۍ ہوٗن تھاوون ایز پٮ۪ٹ سُہ ہسا چھِ پیشاب کَران یا اگر أسۍ وٕچھو سُہ ہسا چھِ کُنہِ ساتہٕ ژوٚپ تہِ ہٮ۪کان دِتھ تہٕ پتہٕ چھُ مشکِل آسان أکِس اِنسانس رِکَوَر گَژھُن تَمہِ حِساب چھُ مےٚ باسان بٔرٲر چھِ اکھ اَصٕل پٮ۪ٹ تہٕ مگر ییٚمِس اِنسانس نہٕ پسنٛد تہِ آسہِ یِمو منٛز کٕہٕنۍ تہٕ کیٚنٛہہ ضُروٗری تہِ چھُنہٕ یِمو منٛز کانٛہہ پٮ۪ٹ تھاوُن کِہیٖنۍ مگر میٛٲنۍ راے ہَسا چھِ پٮ۪ٹسو منٛز چھِ مےٚ باسان ساروٕے کھۄتہٕ اصٕل پٮ۪ٹ چھُ گَژھان تھاوٕنۍ بیٛٲر تِکیٛازِ أمِس چھِ سیفٹی تہِ أمِس چھِ اکھ اَصٕل پٔرسٕنلٹی تہِ أمس چھُ سٲلِم لایِک تہِ کَران تہٕ برٛٲر ہسا چھِ اکھ اصٕل پٮ۪ٹ